اۭں یوگا حظ چھُ اَکھ فارم آف ایٚگزَرسایز اَمہِ سۭتۍ چھِ سٔنز باڈی رِلیکٕس فیٖل کَران تہٕ یہِ چھُ واریاہ فٲیدٕ مَنٛد تہِ سانہِ باڈی خٲطرٕ